ہاں سلام علیکُم کیٛاہ سہَ دونٛکھے چھُو تُہۍ کَران یارٕ گاڑٕ کٛیازِ چھو نہٕ تۄہہِ تھایہِ مژٕ ونۍ مہَ تیٚلہِ چھُ اَسہِ بَدَل کُنہِ جایہِ گژھُن ونۍ بیٚیہِ کانٛہہ خریٖدارا وچھ وُن أسۍ ہے دۄہے دۄہے چھِ تۄہے نش رٹان

نہ مےٚ اوس بیٛاکھ نَفَر کران فون دپان اوس تمو چھِ تۄہے نِش تُجمَژٕ شاید

وٕنکیٚس چھُ نہَ ونۍ کٕہٕنۍ قسم ایویلیبل ونۍ کیاہ بَنہِ وۄنۍ چھا تیٚلہِ بَدل کُنہِ جایہِ گژھُن

نہ ہُم ما آسَن تہٕ یِم تیار آسَن گژھنے وَزَن مہَ آسیٚکھ کم پَہَن تم تہِ لگہَن اَسہِ اگر لَکچہِ تہِ آسہَن تۄہہِ چھُ کٲنٛسہِ ہُنٛد کٹٹیکٹ ونٹیٚکٹہٕ فارم وٲلِس ییٚمِس سۭتۍ ونکیس کنٹیکٹ ہیٚکو کٔرِتھ

مامَر یہِ کتہِ چھِ یہِ چھےٚ گاندَربَل حظ ٹھیٖک اَتہِ کُم گاڈٕ چھِ آسان ترٛوٗٹ اَتھ چھ نا ترٛوٗٹَس آسان شاید قٕسم حظ سُہ رین بو ترٛاوٹ چھُ آسان بیٚیہِ چھُ آسان بیٛاکھ حظ واریاہ قٕسٕم مطلب کُس کُس

چلو وۄنۍ وٕچھو نُنٛرٕ حظ نُنر چھُ نزدیٖکے آ نُنر چھُ نہَ تور ہیٚکو مےٚ باسان گٔژھِتھ بَلکَس منٛز چھا تِم کٕنان آ مےٚ چھُ نا مےٚ چھُ واریاہ ضوٚرَتھ وٕنکیٚس مےٚ چھُ ٹھیٖک ٹھیٖک یہِ اَصٕل کۄس روزٕ ونۍ ترٛوٹے روزیا اَصٕل کِنہٕ بَدل کانٛہہ تہِ چھِ یہ چھ نا کارک تہِ چھِ بیاکھ آسان یِمن بیاکھ قٕسم کارک چھِ

بیٚیہِ حظ چھ کَسٹمَر مےٚ مےٚ پَننۍ کسٹَمَر چھِ یِم تہِ چھِ مَنٛزٕ ژھانڈان گاڈ کنڈیٚو روستُے گژھِ گاڈ آسٕنۍ بون لٮ۪س آ یَتھ نہٕ کٔنڈۍ ؤنڈۍ آسن کِہیٖنۍ آ چھُ نہٕ آسان بُزَرٕگ وُزرٕگ کانٛہہ أمِس یِم گاڈٕ تھاوان ڈاکٹر أمِس پَتہٕ لگان یہِ کَنڈیو وَرٲے گژھ یہِ آسن أمِس چھ گژھان مُشکِل پہن ٹھیٖک صفا تۄہہِ ما ہیٚکِو معلوٗم گٔژھِتھ آز آسیا سیل تَتہِ نا آسیا

وٕنکیٚس کیاہ چھُ یہِ کیاہ چھ ونان ونکیس کیٛاہ ریٹہَ چھِ یمن ترٛاوٹَس تہٕ یتھ شےٚ ہَتھ رۄپیہِ رینبو ترٛوٹ تہِ چھِ أتھۍ أتھۍ ریٹَس لگ بگ ٹھیٖک ٹھیٖک ٹھیٖک یہِ مامرٕ چھُ یِمَن یِہے یوت قٕسم کِنہٕ بیٚیہِ آسیٚکھ کانٛہہ نُنرٕ ٹھیٖک ٹھیٖک نہ مےٚ تہِ چھِ لَکچے ضوٚرَتھ زیادٕ بَجہِ چھ نہٕ ضوٚرتھ کینٛہہ ٹھیٖک چھُ تیٚلہِ گژھو مامر